اَلسلامُ علیکُم گۄڈٕنیُک پرٛوڈکٹ ٲس اَسہِ پرٛابلِم گاڑِ ہٕنٛز تِکیٛازِ اَسہِ اوس پٮ۪وان کامہِ گَژھُن دوٗر تورٕ تہٕ اوس پَتہٕ پٮ۪وان واپَس یُن کہِ اَسہِ اوس پَتہٕ گَژھان ژیر بیٚیہِ ٲسۍ نہٕ ٹایمَس پٮ۪ٹھ واتان کامہِ کِہیٖنۍ تَوَے کٔر اَسہِ کٲم پَتہٕ بَس کوٚڑ لون پَتہٕ بَنٲے کاکَد گاڑِ خٲطرٕ کوٚڑ لون وون گۄڈٕ رۄپیہِ لَچھ زٕ ترٛےٚ کٔڑۍ لون تہٕ بنٲے اَسہِ پَتہٕ گاڑِ کاکَد تہٕ اَسہِ ٲس تھوڑا سُچویشَن تہٕ بیٚیہِ خراب تہٕ پونٛسہٕ تہٕ ٲسۍ نہٕ تَمۍ کِنۍ کِہیٖنۍ تہٕ تَوَے گٔے أسۍ مجبوٗر لون کَڑنہٕ خٲطرٕ تہٕ وۄنۍ ییٚلہِ اَسہِ لون کوٚڑ بنٲے اَسہِ گاڑِ کاکَد پانٛژھ شےٚ لَچھ درٛاے اَسہِ گٲڑۍ لگ بَگ لوٚگ تَتھ رٮ۪تھ یِنَس تہٕ ییٚلہِ وۄنۍ آے رٮ۪تۍ بعد گٲڑۍ آے جَمکَش پٮ۪ٹھ فون تۄہہِ چھو گٲڑۍ وٲژمٕژ تہٕ گٔے أسۍ جَمکَشَس پٮ۪ٹھ تَتہِ پیٚیہِ اَسہِ تَتھ اَپٲرۍ یَپٲرۍ چیٖز ویٖز لاگٕنۍ اَپٲرۍ کیٚنہہ تھوڑا بہت شیرُن سیٖٹ کَوَر ویٖٹہٕ کَوَر لاگناوٕنۍ تہٕ لٔگۍ تَتَتھ تہٕ پونٛسہٕ کیٚنہہ وۄنۍ ییٚلہِ اَسہِ سُہ تیار کٔر بَس أنۍ اَسہِ سُہ بَس پَتہٕ ٲسۍ أسۍ کامہِ گژھان پانٛژھ شےٚ نَفَر ٲسۍ آسان بَس پَتہٕ ٲسۍ أسۍ تتھ نیران صُبحٲے سُلۍ أسۍ ٲسۍ ٹایِمَس پٮ۪ٹھ پَتہٕ کامہِ واتان منٛزٕ اوس آسان بارہمولہ گَژھُن منٛزٕ اوس آسان بانڈی پورا گژھُن منٛزٕ اوس آسان ہنٛدٕوور گژھُن تِکیٛازِ أتی ٲسۍ أسۍ ٹایِمَس پٮ۪ٹھ واتان کامہِ تہٕ گَرٕ تہٕ ٲس پَتہٕ أسۍ ٹایِمَس پٮ۪ٹھ واتان ییٚلہِ أسۍ تَتہِ مَکلاوان ٲسۍ دۄہَس کٲم کٔرِتھ بَس پَتہٕ ٲسۍ أسۍ نیران شامَس أتی ٲسۍ أسۍ ٹایِمَس پٮ۪ٹھ آرام سان واتان گَرٕ تِکیٛازِ اِزا تہِ اوس نہٕ گژھان کِہیٖنۍ تہٕ پٮ۪وان ٲسۍ محنت کَرٕنۍ پونٛسہٕ ٲسۍ پٮ۪وان زینٕنۍ تہٕ بَس پَتہٕ ٲس پٮ۪وان کَرٕنۍ کٲم بَس اوٚڑ اوس پٮ۪وان گَرَس لاگُن اوٚڑ اوس پٮ۪وان اَسہِ بَرُن قٕسطہٕ وٕسطہٕ تہٕ تَمہِ کہِ ٲس پٮ۪وان محنت کَرٕنۍ واریاہ زیادٕ تَوَے أسۍ ٲسۍ پَتہٕ کران محنت تہٕ صُبہٕ شامَس ٲسۍ کران محنت بَس کران ٲسۍ کٲم وٲم اَصٕل پٲٹھۍ زینان ٲسۍ پونٛسہٕ أڑۍ ٲسۍ بران گاڑِ تہٕ أڑۍ ٲسۍ بران أسۍ یہِ أڑۍ ٲسۍ لاگان گَرَس بیٚیہِ اوس پٮ۪وان مال وال اَنُن بیٚیہِ ٲسۍ اَسہِ پرٛابلِم بیٚیہِ ٲسۍ أسۍ تھوڑا مَکان بناوان تَتھ تہٕ ٲسۍ کیٚنہہ پرٛوڈکٹ اَنٕنۍ سٮ۪کھ ٲس پٮ۪وان اَنٕنۍ تَتھ تہٕ کَنہِ آسہٕ پٮ۪وان اَنٛنہِ باجَر ٲس پٮ۪وان اَنٕنۍ تہٕ زینان ٲسۍ وار وارٕ وار وارٕ ٲسۍ کران محنت أسۍ صُبہٕ شام تام کران کٲم زینان ٲسۍ رۄپیہِ ساس زٕ ساس ترٛےٚ ساس پانٛژھ ساس ساس یِتھَے پٲٹھۍ ٲسۍ کران کٲم تِہ بَس پَتہٕ ٲسۍ اَنان اکھ اکھ چیٖزا اکھ اکھ پرٛوڈکٹ منٛزٕ ٲسۍ ترٛاناوان کَنہِ گاڑِ دَہ وُہ زینا ٲسۍ تتھ سُمب پونٛسہٕ پَتہٕ ییٚلہِ بیٚیہِ پونٛسہٕ ٲسۍ وارٕ وارٕ زینان اَنان ٲسۍ سیرِ ترٛاناوان ٲسۍ سیرِ بَس ییٚلہِ پَتہٕ بیٚیہِ پونٛسہٕ ٲسۍ زینان کران ٲسۍ کٲم اَنناوان ٲسۍ پَتہٕ سٮ۪کھ بَس کران ٲسۍ وارٕ وارٕ وارٕ وارٕ تیار اَنان ٲسۍ سٲری پرٛوڈکٹ وارٕ وارٕ ییٚلہِ أسۍ پونٛسہٕ ٲسۍ یورٕ زینان کران ٲسۍ کٲم محنت ٲسۍ کران أتی ٲسۍ اَنان تہٕ کران ترٛاناوان یِم پرٛوڈکٹ بیٚیہِ کٔر کٲم بیٚیہِ ٲس اَنناوان باجَر تہٕ ییٚلہِ وارٕ وارٕ محنت ٲسۍ کران زیٖنۍ پونٛسہٕ وارٕ وارٕ بَس لاگنٲو مکانَس کٲم دیٛانوو اَسہِ گۄڈٕ بٮ۪ڈ کہ سیٖمَٹھ ویٖمَٹھ اوس پٮ۪وان اَنُن بَس ٲسۍ پونٛسہٕ وونٛسہٕ زینٕنۍ لاگٕنۍ ٲسۍ تِمَن تہِ پٮ۪وان لیبرَن پٮ۪وان پونٛسہٕ دِنۍ اَپٲرۍ یپٲرۍ ٲس پٮ۪وان محنت کَرٕنۍ واریاہ زیادٕ تِکیٛازِ مکان ٲسۍ بناوان پَتہٕ تَتھ ٲسۍ لگان پَتہٕ چیٖز پرٛوڈَکٹ ییٚلہِ وارٕ کارٕ بنووُس اکھ بٮ۪ڈ تہٕ پَتہٕ کٔرٕس کٲم لٔگِس پَتہٕ سیرِ کھالنہِ تہِ لیبرَن تہٕ ٲسۍ پٮ۪وان پونٛسہٕ دِن یِم مزوٗر ٲسۍ تَتھ مکانَس تِمَن تہٕ خٲطرٕ ٲسۍ پٮ۪وان پونٛسہٕ زینٕنۍ بَس ٲسۍ اَنان بَس اوس پٮ۪وان دیُن تَوَے أسۍ ٲسۍ نیران صُبہٕ شامَس کران کٲم محنت ٲسۍ کران بَس وارٕ وارٕ کھالنٲے اَسہِ پَتہٕ سیرِ تہٕ تَتھ لاگنٲے اَسہِ سیرِ تہِ تَتھ تہٕ پَتہٕ پَتہٕ پیٚیہِ کٲم کَرٕنۍ بَس لاجہِ تَتھ پَتہٕ اَسہِ دارِ اَنٛنہِ بَس کَرِ اَسہِ کٲم دارِ دراوز ٲسۍ پَتہٕ پٮ۪وان شیہرناونہِ تٔمِس خٲطرٕ ٲسۍ پٮ۪وان پونٛسہٕ جَمع کَرٕنۍ تٔمِس خٲطرٕ اوس پٮ۪وان زینُن بَس ٲسۍ کران کٲم زینان ٲسۍ بنٛنایہِ دارِ درواز بیٚیہِ پونٛسہٕ کَرٕنۍ جَمع بَس پیوٚو پَتہٕ تٔمِس دیُن بَس پیٚیہِ اَسہِ تِمَنٕے لاگناوٕنۍ پیٚیہِ اَسہِ پَتہٕ مکانَس دارِ درواز وۄنۍ اوسُس بہٕ پٮ۪تھ شِستٕر سِلیب خٲطرٕ کَرُن بَس ٲسۍ کران دۄہَس راتَس اوسُس بہٕ نیران صُبحٲے اوسُس بہٕ نیران شامَس اوسُس بہٕ یِوان کران اوسُس بہٕ محنت کٲم اوسُس کران زینان اوسُس پونٛسہٕ وارٕ وارٕ وارٕ وارٕ اوسُس کران جَمع تہٕ پَتہٕ ییٚلہِ پونٛسہٕ کٔرِم جَمع اوٚنُم شِستٕر شِستٕر گوٚوُس اوٚنُم تٔمِس دِتِم أڑی پونٛسہٕ ووٚنمَس أڑۍ ترٛاوَے بہٕ قٕسطس پٮ۪ٹھ پونٛسہٕ تہٕ أنِم تَتھ تہِ لٲجِم کِرایہِ رۄپیہِ ساس زٕ ژور اَنٛنَس تہٕ اَننووُم سُہ تہٕ شِستٕر تہٕ بَس لٲجِم تَتھ رۄپیہِ ساس زٕ ژور کِراے گوٚو تَپٲرۍ تہٕ بَس ترٛانوو بَس لاگنو سِلیب پَتہٕ شِستٕر بَس پَتہٕ ٲسۍ کران کٲم زینان ٲسۍ پونٛسہٕ أڑۍ ٲسۍ اَنان گَرٕ تہٕ أڑۍ ٲسۍ ترٛاوان شِستٕر وٲلِس قٕسطہٕ بَس اِتھَے پٲٹھۍ وارٕ وارٕ وارٕ وارٕ لاگنوو شِستٕر تہٕ اَسہِ سِلیب پٮ۪ٹھ بَس پَتہٕ ٲس کَرٕنۍ کٲم بَس ترٛاوٕنۍ ٲسۍ سِلیب باجِر ٲسۍ اَنٕنۍ سٮ۪کھ ٲس رَلاوٕنۍ بَس اَنٛنٲو باجِر تہٕ بیٚیہِ اَنٛنٲو سٮ۪کھ تہٕ بَس رَلٲو تہٕ ترٛانٲوٕس پَتہٕ سِلیب پَٮ۪ٹھٕ تہٕ بنٲو اَسہِ سِلیب پَتہٕ تہٕ کوٚر اَسہِ سُہ پوٚہَر تیار بَس ییٚلہِ اَسہِ پونٛسہٕ وارٕ وارٕ وارٕ وارٕ زیٖنۍ کٔرۍ جَمع تہٕ وارٕ وارٕ اوس یِہوٚے قرض اوس کھوٚمُت واریہَن ہُنٛد بس پیوٚو حظ نَکھٕ والُن وارٕ وارٕ یپٲرۍ اوس پٮ۪وان گَرٕ تہِ پَکناوُن یپٲرۍ ٲسۍ پٮ۪وان مٔزوٗرَن تہِ دِنۍ پونٛسہٕ یَپٲرۍ ٲسۍ پٮ۪وان گاڑِ تہِ بَرُن قٕس واریَہَو اَنٛدَو تِکیٛازِ سُچِویشَن ٲسۍ واریاہ زیادٕ خراب کٲم ٲس کَنٹِنیوٗ کران صُبحَس شامَس ٲس کٲم کران کَنٹِنیوٗ زینان اوسُس پونٛسہٕ تہٕ أڑۍ اوسُس گَرَس دِوان لاگان أڑۍ اوسُس مٔزوٗرَن دِوان اوٚڑ اوسُس گاڑِ بران اِتھَے پٲٹھۍ اوسُس پینٛتہِ پینٛتہِ پینٛتہِ پینٛتہِ کران جَمع أسۍ بہرحال اَسہِ مطلب کوٚر مکان وکان تیار تہٕ بَس پَتہٕ اوٚسُس کَرٕنۍ یہِ وال پُٹی بَس اَننٲے پَتہٕ بِہٲرۍ دِتۍ تِمَن پونٛسہٕ اَننٲو پَتہٕ کَرنٲو کران ٲسۍ تِم پَتہٕ وال پُٹی مکانَس کٔر تِمَو أنٛدرِ اَصٕل پٲٹھۍ ہُہ یہِ تہٕ بیٚیہِ کوٚرُکھ رَنٛگ وَنٛگ مَکلوو تِمَن تہِ لوٚگ تِم دَہ وُہ دۄہ دِتۍ تِمَو تہِ بَس پتہٕ تٕہٕنٛدۍ پونٛسہٕ حظ کٔرِکھ جَمع ومع اوس کران سُہ کٲم بَس اوسُس تِمَن دِوان پَتہٕ دِتۍمَکھ پَتہٕ زٕ ترٛےٚ قٕسطہٕ تِمَن پونٛسَن تِکیٛازِ اَکی ساتہٕ اوس نہٕ طاقت مےٚ یوٚرٕ کِہیٖنۍ بہٕ اوسُس پانہٕ کران کٲم بہٕ اوسُس محنت کران صُبحَس شامَس اوسُس نیران تہٕ کران اوسُس کٲم بَس أنِم یِتھَے پٲٹھی تَتھ دارِ وارِ بیٚیہِ بَس پٮ۪وان ٲسِم پَتہٕ شٮیٖشہٕ اَننٕۍ وارٕ وارٕ اوسُس کران محنت شیٖشہٕ اوسُس اَنان رَنٛگ کَرٕناونَس بَس فِٹِنٛگ کَرٕنٲومَس یِتھَے پٲٹھۍ وال پُٹی کَرٕنٲومَس اَصٕل پٲٹھۍ سَجووُم بِستَر اوٚنمَس ٹاٹھ اوسُس اَنُن سُہ تہِ اوٚنُم واریاہ کیٚنہہ چیٖز ٲسۍ تَتھ پَرٕ بَس یِتھَے پٲٹھۍ اوسُس وارٕ وارٕ وارٕ وارٕ کران محنت تہٕ بَس أنۍمَس یِم چیٖز کٔرِم چیٖز کَمپٕلیٖٹ تہٕ یِتھَے پٲٹھی کٔرٕم محنت اوسُس پونٛسہٕ زینان اوٚڑ اوسُس گَرَس لاگان أڑۍ اوسُس یِم مٔزوٗرَن دِوان لیبرَن أڑۍ اوسُس بِہَاریٚن أڑۍ اوسُس یہِ بران گاڑِ قٕس واریاہ سُچویشَن ٲس مےٚ خراب